اسلامُ علیکُم وَرحمتُہ اللہ تعالیٰ وَبَرَکاتُہ سٲنِس ایریاہَس منٛز چھُ اَکھ واریاہ مَشہوٗر و معروٗف شٲعر ییٚمِس زَن میٖر اَمُن چھُ ناو تہٕ تٔمۍ حظ چھُ واریاہ نثر و نظم لیکھمٕتۍ تہٕ مےٚ حظ چھِ واریاہ تٔمۍ سٕنٛدۍ نثر نظم پٔرۍمٕتۍ ییٚلہِ بہٕ ٹینٛتھَس اوسُس پران تٔمۍ سٕنٛدۍ داستان تہِ چھُ تٔمۍ لیوکھمُت تہٕ داستان اوس اَسہِ یِوان اٮ۪گزامَس منٛز نَثر اوس یِوان نظم تٔمۍ سٕنٛدِ نثر اور نظم ٲسۍ یِوان تہٕ تَتہِ اوس آسان لاسٹَس سوالَس منٛز یہِ تہِ لیکھِتھ یہِ کٔمۍ چھُ لیوکھمُت اَسہِ اوس پَتہٕ پٮ۪وان میٖر اَمُن صٲبُن ناو دیُن تہٕ سُہ چھُ واریاہ مَشہوٗر تہٕ ییٚلہِ اَسہِ تٔمۍ سٕنٛدۍ نَثر وَ نَظم پٔرۍ تہٕ واریاہ نصیحت واریاہ نصیحت لٔبۍ اَسہِ تِمَن منٛز تِکیازِ تِمَن منٛز اوس سانہِ خٲطرٕ واریاہ بٔڑ نصیٖحت ییٚمہِ کہِ وجہ سۭتۍ أسۍ برونٛٹھ کُن کامیاب گٔے